اَسلامُ علیکُم بیا تُہۍ چھُو ٹھیٖک اَسہِ اوس اوٚنمُت تُہٕنٛدِ اَمہِ دُکان پٮ۪ٹھ یہِ فین تہٕ بیٚیہِ اوس اوٚنمُت یہِ جوٗسَر مِکسَر یہِ چھِ واریاہ اَصٕل درٛاے یہِ جوٗسَر مِکسَر مطلب أسۍ چھِ اَتھ منٛز ماز واز ترٛاوان یہِ چھُنہٕ یہِ چھُ اَصٕل چَلان یہِ چھُنہٕ گژھان اَسہِ اوس اَمہِ برٛونٛہہ اوٚنمُت اکھ تَتھ منٛز ٲسۍ أسۍ ترٛاوان مِکسرس منٛز مِکسر گرٛانٛڈرس منٛز سُہ گوٚو خراب تتھ گوٚو موٹرٕے خراب تہٕ مۄکلیٛاو مگر یُس یہِ تۅہہِ چھُ دیُتمُت یہِ چھُ واریاہ اَصٕل تہٕ تُہُنٛد سَٮ۪ھٹاہ شُکریہ تۄہہِ دیُتوٕ پَزے اَسہِ صاف پرٛوڈَکٹہٕ تہٕ بیٚیہِ فین تہِ چھِ اَصٕل چَلان بیٚیہِ یِم تۄہہِ یِم اَسہِ باقٕے چیٖز تہِ دِتوٕ تِم تہِ درٛاے واریاہ اَصٕل شُکریہ